یُس ہسا یہِ سُویمِنٛگ چھِ یہِ چھِ اَکھ اَصٕل سَپوٹ تہِ اَکھ گیم تہِ أمۍ سۭتۍ چھِ سٲنۍ فِزکَل تہِ مٮ۪نٹَل ہٮ۪لتھ ٹھیٖک روزان بیٚیہِ چھِ سٲنۍ نٕو جَنٛریشَن چھِ یہِ چھِنہٕ اَدلہٕ بدلہٕ کِہیٖنۍ اَصٕل آسان بیٚیہِ چھِ أمیُک اِنٛٹرشٹ یِمَن یِم واریاہ نَوجوان چھِ کَشمیٖرَس منٛز واریاہ اِنٛٹریشٹ أمۍ مطلب واریاہ خوایِش تہِ أسۍ گژھَو یہِ شٲمِل کَرٕنۍ یہِ چھِ اَکھ تِژ سٔہ بوٚڈ یہِ چھِ کَمپِٹیٹیوٗ مطلب کہ اَکھ أکِس سۭتۍ مطلب لَڈ چھِ آسان گیمہِ منٛز یہِ چھِ آسان کَشمیٖر چھِ اَگر یہِ لانچ گورمنٛٹ یٔمیُک کَشمیٖرُک گورمنٛٹ لانچ کَرِ جموں کَشمیٖر گورمنٛٹ لانچ کَرِ یہِ اَکھ اَصٕل اِنشیٹیوٗ سَپورٹ سریٖنگرَس منٛز تہٕ یِم پریوٮ۪ٹ اٮ۪کاڈٕمی تراوٕہَن یا باقٕے چیٖز تراوٕہَن ییٚمہِ سۭتۍ ہسا یہِ سۄ سِمپُلی گژھَن تہٕ کوچِنٛگ تراوٕہَن یا باقٕے اِکوِپمینٛٹَس یِم اَتھ منٛز ضوٚرَتھ چھِ لگان چیٖز لگان تٔمۍ وِزِ ہٮ۪کہِ اَسہِ یہِ کَشمیٖرَس منٛز یہِ سِومِنٛگ پوٗل سِومنٛگ پوٗل مطلب تراوٕہَن تہٕ اَسہِ ہٮ۪کہِ ہے یہِ سِووِنٛگ پروموٹ گٔژہِتھ بہٕ بیٚیہِ تراوٕہَن واریاہ واریاہ ماڈٲرٕن سِوِنٛگ پوٗل تراوٕہَن یا کَنَسٹریکٹِنٛگ واریاہ واریاہ بٔڑۍ سِوِنٛگ پوٗل بناوہَن یا فیسلٹی تھاوہَن تہٕ أسۍ ہٮ۪کَو یہِ پرموٹ کٔرِتھ بیٚیہِ تھاوٕنۍ چھِ کوچِنٛگ کوچ تھاوٕنۍ اَتھ یا ٹرینٛگ ٹرینٛگ چھِ تھاوٕنۍ اَتھ منٛز ٹرینٛگ پروگامٕز باقٕے چیٖز تھاوٕنۍ تہِ ییٚمہِ سۭتۍ ہسا یِم نَوجوان چھِ کٔشیٖرِ ۂندۍ یِم لَگَن اَتھ کارَس کُن تہٕ یم وَنَن یِمَن بَڑِ خوٲیِش پَنٛنہِ جایہِ کہ أسۍ کَرَۄ یہِ أمۍ آیہِ حظ چھِ سِوِنٛگ پانہٕ وٲنۍ پتہٕ گژھَن یِمَن کَمپِٹشَن اِوٮ۪نٹ حظ گژھَن تٔمۍ آیہِ گژھِ یہِ پرموٹ یہِ سِوِنٛگ کَمپِٹیشَن یَتھ کَشمیٖرَس منٛز پانہٕ ؤنۍ ییٚلہِ یِمَن کَمپِٹِشَن لَگَن یا باقٕے چیٖز لَگَن تہٕ أمۍ سۭتۍ گژھِ بیٚیہِ گژھِ یِمَن سُکالَرشِپ تَرُن زِ یِمَن گژھِ نہ اَسہِ تَرِ اَتھ سُکالَرشِپ تہٕ أسی ہٮ۪کَو چیٖز تہِ أمۍ خٲطرٕ أنِتھ یہِ یِمَن ضورَتھ پٮ۪یہِ یِم ہٮ۪کَن تٔمۍ وِزِ تٔمی منٛز کٔڑِتھ سُکالَرشِپ منٛز أنِتھ تہٕ بیٚیہِ ہسا چھِ اَتھ منٛز یُس ہسا یِم کیٛاہ وَنان گورمنٛٹ چھِ أمِس تہِ پَزِ واریاہ سَپورَٹ کَرُن یَتھ کٔشیٖرِ خٲطرٕ یِمَن پَزَن واریاہ واریاہ بٔڑۍ سِوِنٛگ پوٗل تراوٕنۍ ٹریننگ فیسلٹی تھاوٕنۍ یا پانہٕ وٲنۍ یِمَن چَلینج تہِ تھاوٕنۍ یا کَمپِٹیشَن تہِ تھاوٕنۍ تہٕ یَتھ کَشمیٖرَس منٛز یِژھ یہِ نوجوان برونٛہہ ہٮ۪کَن پٔکِتھ تہٕ بیٚیہِ ہٮ۪کَن یِمَن واریاہ زیادٕ شوق گٔژھِتھ بیٚیہِ چھِ تھاوُن اَتہِ یِم یِم ہسا یِم واریاہ یِم کیٛاہ وَنان سِویٖمَر چھِ کَشمیٖرکۍ یِم چھِ پٮ۪وان مطلب کیٛاہ یِمَن چھِ آسان نہ آسان چیٖز برابر نہ کیٚنہہ یِمَن چھِ پٮ۪وان واریاہ ڈِفکَلٹی فیس کَرٕنۍ یِمَن چھِ پٮ۪وان واریاہ وٕچھُن ہُہ یہِ بیٚیہِ چھِنہٕ یِمَن گَرِکھ تہِ دِوان یِمَن کَلچَرَل بٮ۪رَر تہِ یِوان سوشَل تہِ یِوان یِمَن چھِنہٕ گَرِکھ دِوان کرنہٕ اٮ۪لَو چھِنہٕ کران کِہیٖنۍ ہے توہہِ چھُو نہٕ گژھُن یہِ چھِ ہُہ تہٕ چھِ اِتھ کَنیٚتھ اَتھ منٛز چھِ خطرٕ آسان اور پَزِ نہٕ گژھُن تٔمیُک تہِ چھِ یِمَن وجہ گژھان وٕ پَزِ گورمنٛٹَس اَکھ بوٚڈ قدم تُلُن اگر یَتہِ یہِ پرموٹ کَرِ یہِ کَشمیٖرُک یہِ سیم اَکھ تہٕ یہِ ہٮ۪کہِ أمی سۭتۍ پرموٹ بیٚیہِ تراوَن پریوٮ۪ٹ سِوِمنٛگ پوٗل تراوَن بٔڑۍ سِوِمنٛگ پوٗل تراوَن یَتھ رِجنَس منٛز بیٚیہِ تھاوَن ٹرینٛنگ فیسلٹی ہُنٛد باقٕے چیٖز یا کوچِنٛگ کوچ تھاوَن اَتھ تہٕ سِکِل یِم یِم پَنٕنۍ مطلب یِم یَنٛگ جَنریشَن چھِ کَشمیٖرَس منٛز یِم کَرَن پَنٕنۍ یہِ سِکِل کَرَن یِم ہاوَن یِم أکِس بیٚکِس تہٕ یہِ گژھِ پرموٹ بیٚیہِ کیٛاہ سا وَنن بیٚیہِ کیٛاہ سا چھِ یَتھ منٛز واریاہ مدتھ کَرُن گورمنٛٹَس تہِ تہٕ باقٕے ییِٚمہِ سۭتۍ یہِ برونٛہہ ہٮ۪کہِ پٔکِتھ بیٚیہِ یُس یہِ مطلب یہِ سِوِنٛگ سِسٹَم سِوِنٛگ پروجکٹ یُس یہِ کَشمیٖرَس منٛز یِیہِ کھولنہٕ یہِ گژھِ أمۍ سۭتۍ پرموٹ